یُہُس لکچہِ عیٖذ دۄہ ہَسا کوٚر اسہِ پٕلان میٖٲنۍ بٲے تہِ بیٚیہِ ہَسا أسۍ ماستٕرۍ بٲے زٕ اسہِ ہَسا کوٚر پٕلان أسۍ گژھو سِنتھن ٹاپ یِتھُے ہَسا عیٖد نٮ۪ماز پٔر تہٕ درٛایہِ ہَسا أسۍ تُکُن اسہِ نَسا اوس زیادٕ معلوم یہِ وَتھ پَتھ کینہہ پَتہٕ ہَسا کوٚر اسہِ گوٗگل میپ یوٗز تہٕ تمے ذٔریعہٕ ہَسا وٲتۍ أسۍ تور اسہِ ہَسا تُل گۄڈٕ جاے اکھ چھ تتھ چھِ وَنان اچھول اسہِ ہَسا تُل تَتہِ کھینہٕ چھینہٕ خٲطرٕ سامان تہٕ بیٚیہِ ہَسا کھے بریانی پَلیٹ زٕ ژور یِکوٹے ہَسا کھے اسہِ تِم تہٕ کھٔتۍ ہَسا پَتہٕ وارٕ وارٕے تہٕ کھٔتۍ تور سِنتھن ٹاپ تَتہِ ہَسا اوس واریاہ یِتھُے أسۍ تور کھٔتۍ اسہِ باسیو یہِ نوٚوُے ہیوٗ کینٛہہ اسہِ نَسا اوس امہِ برٛونٹھ زنہٕ وٕچھمت پُچھمُت کہیٖنۍ اوس نہٕ وٕچھمُت اسہِ یہِ سِنتھن ٹاپ أسۍ ہَسا گٔے اکہِ سایڈٕ ہَسا کوٚر اسہِ تور پَتہٕ ہَسا کھٔتۍ أسۍ واریاہ یور ٹاپس پیٹھ ییٚتہِ ہَسا ہَوا اوس واریاہ تیز شیٖن اوس واریاہ لَگ بَگ ٲس پھٕٹ کھٔنڈ ٲس تَتہِ شیٖن یِتھُے أسۍ تور وٲتۍ تتہِ اوس ہَوا واریاہ زِیادٕ اسہِ باسیو یہِ تُلہِ اسہِ پانس سۭتی تہٕ